ہیٚلو ہیٚلو میڈَم جی سکوٗل پٮ۪ٹھ چھِو حظ مےٚ حظ اوس بَچَس لیٖو یہِ نہٕ حظ ہیٚکہِ نہٕ سکوٗل یِتھ کِیٖنٛہن یہِ حظ چھِ بَچہٕ بٮ۪مار أمِس حظ چھُ تَپھ وۅنۍ حظ ہیٚکہِ نہٕ یہِ سکوٗل یِتھ کیٚنٛہہ أمِس حظ ٲس وۅنۍ لیٖو تھاوٕنۍ اَز وۅنۍ حظ ترٛٲوۍزیٚو أمِس اَتہِ لیٖو اَدٕ حظ اَدٕ حظ میڈَم اَدٕ حظ اَدٕ حظ سلام علیکُم